میٛٲنِس گرَس منٛز یُس تہِ میٛٲنۍ فیملی چھےٚ أسۍ چھِ پَنٕنہِ فیملی منٛز شیٚے شیٚے بٲژٕ أسۍ چھِ اَصٕل پٲٹھۍ روزان خُشی خُشی سان روزان أسۍ چھِ بٲے ترٛےٚ تہٕ بیٚیہِ چھَس بہٕ بیٚنہِ اکھ بیٚیہِ چھَم مول تہٕ موج مےٚ مےٚ چھُ واریاہ زیادٕ اِنٹرَسٹہٕ یِوان یِہٕنٛز یِم چھِ واریاہ زیادٕ کیٛازِ مےٚ چھُ یپٲرۍ پارکہٕ بَناونہِ کُلۍ لاگٕنۍ واریاہ زیادٕ پَسنٛد میٛانہِ علاوٕ چھِ میٛٲنۍ یِم تہِ میٛٲنۍ فیملی میٚمبٲرٕس چھِ خاص کر میوٚن یُس مول چھُ یا یِم میٛٲنۍ بٲے چھِ تِم چھِ تِمَن چھُ واریاہ زیادٕ شوق واریاہ زیادٕ اِنٹرَسٹ تِم چھِ آسان ییٚمہٕ چاہے باغبٲنی ہٕنٛز کٲم ٲسۍتَن یا پارکہٕ بَناونہِ تِم چھِ آسان بَناوان پارکہٕ چھِ آسان بَناوان بہٕ تہِ چھَس آسان بَناوان بہٕ چھَس آسان پوشہِ کُلۍ اَنان یِتھٕ کٔنۍ بہٕ چھَس آسان پوشہٕ کُلۍ اَنان اَصٕل پٲٹھۍ یِتھے کٔنۍ یُس میوٚن مول یُس چھُ سُہ چھُ واریاہ زیادٕ یہِ پارَک بَناوان اَصٕل پٲٹھۍ واریاہ زیادٕ باغبٲنی کران سُہ چھُ اَصٕل پٲٹھۍ چاہے وٲر ٲسۍ تَن یا پارکہٕ ٲسۍ تن سُہ چھُ واریاہ زیادٕ اَصٕل پٲٹھۍ بَناوان میٛانِس گرا یِم تہِ اَسہِ فیملی میٚمبر چھِ خاص کر مےٚ تہٕ میٲنِس یُس میٛون فادر چھُ اَسہِ چھُ واریاہ زیادٕ شوق أسۍ چھِ پَنُن یُس پَنُن یُس ماحول چھُ أسۍ چھُ سُہ اَصٕل پٲٹھۍ صاف تھاوان أسۍ چھِ واریاہ کُلۍ رُوان اَصٕل پٲٹھٮ۪ن تِکیٛازِ میٛٲنۍ پٲٹھۍ چھِ میٛٲنِس مٲلِس تہِ شوق سُہ چھُ خوٗبصٗرت پَنُن آنٛگُن یُس چھُ سُہ چھُ سُہ خوٗبصوٗرت بَناوان سٲنِس آنگنَس منٛز چھِ واریاہ اَصٕل خوٗبصوٗرت پارَک سُہ یۄس میٛٲنۍ فادرَن تہٕ مےٚ بَنٲومٕژ چھےٚ میٛٲنۍ مٲلۍ تہٕ مےٚ بَنٲومٕژ چھےٚ تَتھ پارکہِ چھےٚ مےٚ واریاہ خوٗبصوٗرت پوش أنٛدۍ أنٛدۍ لٲگمٕتۍ أکِس پوشَس چھُ ناو جَرینِیم تہٕ بیٚیہِ چھُ تَتھ بیٛاکھ ایلویرا جَل چھِس گَملہٕ مےٚ چھا اَتھ کَم سے کَم تتہِ پَنٕنہِ پارکہِ کَم سے کَم دَہ ترٕٛہ گَملہٕ تھاومَژٕ أنٛدۍ أنٛدۍ یِمن منٛز مُختٔلِف قٔسمٕکۍ پوش چھِ تھٲومٕتۍ میٛٲنۍ فادرَن چھِ تھٲومٕتۍ اَسہِ چھُ زٕ پوہَر مَکانہٕ میٛٲنۍ یُس میٛون مول چھُ تٔمۍ چھُ وَرانٛڈَہَس پیٚٹھ تھٲومٕتۍ ہیٚرمِس وَرانٛڈاہ یُس آسان چھُ تٔمۍ چھُ تَتھ پیٚٹھ اَصٕل پٲٹھۍ تھٲومٕتۍ پوشہٕ گَملہٕ پَنٛداہ چھِن تھاومَژٕ یِمن منٛز مُختٔلِف قسمٕکۍ پوش چھِ سُہ تہِ چھُ میٛٲنۍ تٔمِس تہِ چھِ واریاہ زیادٕ لَگاو باغبٲنۍ سۭتۍ یا پوشَن سۭتۍ سُہ چھُ پوش تہِ وۄپداوان گرِ واریاہ زیادٕ خوٗبصوٗرت چھِ باسان تِم پوش بیٚیہِ چھِ واریاہ زیادٕ سَجان میٛٲنِس مٲلِس تہِ چھِ میٛٲنی پٲٹھۍ اِنٹرَسٹہٕ مےٚ تہِ چھُ اوٚکنُے ذہن اَگر وۅنۍ کُن تہِ گژھٕ بہٕ چھَس اَنان اَگر نہٕ وۅںۍ کِہیٖنٛۍ اَنہٕ توتہِ اَنہٕ بہٕ گۄڈٕ پوشہِ کُلۍ بیٚیہِ اَنہٕ نہٕ بہٕ کِہیٖنٛۍ زیادٕ اَنہٕ بہٕ پوشہٕ کُلۍ مےٚ چھِ کَم سے کَم ہَتھ قٔسمہٕ پوشہٕ کُلین ہُنٛد میٛون یُس مول چھُ میٛانہِ فیملی منٛز خاص کر میٛٲنِس فادرَس میٛٲنِس مٲلِس چھِ واریاہ زیادٕ پوشَن سۭتۍ لَگاو تِم چھِ مُختٔلِف قٔسمٕکۍ پوشہٕ کُلۍ وۄپدٲومٕتۍ بیٚیہِ چھِ تِم مُختٔلِف قٔسمٕکۍ پَنٕنہِ پارکہِ منٛز میوٕ تہِ وۄپدٲومٕتۍ یَتھ منٛز دٲن چھِ دَچھ چھِ ژٕنَن کُلۍ چھُ ژوٗنٹھۍ کُلۍ چھُ واریاہ اَصٕل میٚوٕ چھُ تَتھ نیران ڈوٗنۍ کُلِس درایہِ اَسہِ کَم سے کَم ژور ہَتھ دٲن یِم واریاہ بٔڈۍ ٲسۍ میٛٲنِس مٲلِس تہِ چھِ میٛٲنۍ پٲٹھۍ واریاہ زیادٕ أتھۍ کُن ذہَن اِنٹرَسٹہٕ تِکیازِ سُہ چھُ پَنُن یہِ باغبٲنی کران سُہ چھُ اَصٕل پٲٹھۍ سَجاوان پَنُن اوٚنٛد پوٚکھ چھُ سَجاوان اَسہِ چھِ جایہِ ہٕنٛز تٔمِس چھِ جایہِ پٔتۍ کِنۍ تہِ لٲگمٕتۍ واریاہ خوٗبصوٗرت پوش دٔچھنہٕ سایڈٕ تہِ چھِنَس لٲگمٕتۍ واریاہ خوٗبصوٗرت پوش کَم سے کَم چھِ اَسہِ گرَس منٛز ڈاے ہَتھ گَملہٕ أسۍ چھِ پوشہٕ کُلیٚن سۭتۍ پوشہٕ کُلیٚن ہُنٛد کاروبار کران میٛٲنِس گرَس منٛز چھُ زیادٕ یہِ پوشَن سۭتۍ لَگاو میٛٲنِس مٲلِس تہٕ مےٚ اَسہِ چھِ واریاہ اَصٕل تہٕ واریاہ خوٗبصوٗرت پوش چھِ گرَس منٛز میٛون دِل چھُ واریاہ زیادٕ خۄش کران دۄہ کھۄتہٕ دۄہ چھَس بہٕ یَژھان کہِ میٛون اِنٹرَسٹ گژھ اَمہِ کھۄتہٕ تہِ بَڈُن تِکیٛازِ پَنُن یِتھُے یا بہٕ پَنٕنہِ پارکہِ کُن وُچھان چھُ سۄ چھےٚ واریاہ زیادٕ تِمو پوشَو سۭتۍ خوٗبصوٗرت باسان بیٚیہِ چھِ پَنٕنہِ پارکہِ منٛز کَم سے کَم گُلاب کُلۍ یِم چھِ تُہُنٛد سَتھ قسٕم گُلاب چھِ مےٚ لٲگمٕتۍ میٛٲنِس میٛٲنۍ پٲٹھۍ چھِ میٛٲنِس مٲلِس تہِ واریاہ زیادٕ شوق سُہ تہِ چھُ لاگان واریاہ زیادٕ کُلۍ واریاہ زیادٕ اَصٕل پٲٹھۍ چھُ سُہ پارَک سَجاوان تہٕ خوٗبصوٗرت بَناوان